ہیٚلو اَسلامُ وعلیکُم اسلام ؤنِو حظ کٕم چھِو اہَن حظ احمد چھُس تۄہہِ کیٛاہ چھُو اِسمِ شریٖف تۄہہِ کیٛاہ چھُو ناو تۄہہِ کیٛاہ چھُو ناو اَچھا مہراج احمد آ فرمٲیُو اَچھا ہاوُس بوٹ اوسوٕ تۄہہِ رینٹَس پٮ۪ٹھ ضروٗرت اَچھا ٹھیٖک اَچھا تۄہہِ کوٚت چھُو تۄہہِ چھُو حظ ڈَلَس کَرُن سیر ویر باقٕے اورٕ چھِ یہِ چیٖز وُچھِنۍ اَچھا ٹھیٖک حظ چھِ تۄہہِ چھَو فیملی تہِ سۭتۍ یہِ چھُو تۅہہِ پانَس حِساب تُہۍ چھُوا مطلب کھٮ۪ن چٮ۪ن تہِ تٔتی کھٮ۪وُن یا باقٕے چیٖز تہِ یا کٔژ دۄہ کیٛاہ کھٮ۪ن چٮ۪ن ہٮ۪تھ حظ تۄہہِ چھُو حظ فُل فیملی اَچھا فُہ اَچھا اَہَن حظ توہہِ چھُو فُل فیملی ہا کٔژَن آ کٔژَن تۅہہِ کٔژن دۄہَن حظ چھُو پَنُن اِرادٕ بیٚہنُک یا وُنکٮ۪س چھِ یَپٲرۍ موسَم تہِ بَڈٕ اَصٕل نظارٕ وُچھنُک چھُ واریاہ اَچھا اَچھا تۄہہِ کٔژَن دۄہَن حظ چھُو پَنُن ارادٕ بیٚہنُک ہفتَس پٮ۪ٹھ تُہۍ بیٚہِی تَو ہفتَس تُہۍ بیٚہِی تَو ترٛیٚن دۄہَن تُہۍ بیٚہِی تَو دۄہَن یا تُہۍ بیٚہِی تَو أکسٕے دۄہَس سُہ حظ چھِ مےٚ تانۍ تہٕ مگر اَکھ چیٖز چھِ کَتھ رینٛٹ حظ گژھِ تٔمی حِساب ییٚمہِ حسابہٕ تُہۍ بیٚہِیو کھٮ۪ن چٮ۪ن کٮُ۪تھ روزِ لَکجٕری روزِیا یا مِڈلٕے روزیا یا کَم لوٕے روزیا یُتھ تۄہہِ پَنُن باسٮ۪و کٔمہِ آیہِ کٔمہِ ٹایپُک ٲسِو کھٮ۪وان کَم از کم اَگر حظ أسۍ مطلب ہفتَس پٮ۪ٹھ دِمَو یِم حظ کھسَن رۄپیَس پانٛژترٕٛہ ساس پانٛژترٕٛہ شیٚیہِ ترٕٛہ ساس فُل فیملی فُل فیملی ہاوُس بوٹ ژٔٹِتھ نہَ حظ تَتھ چھِنہٕ حظ وُچھ حظ تَتھ چھِ یِوان ہُر تہِ چھُ یِوان سٲلِم تٔتھۍ منٛز یا باقٕے چیٖز تۄہہِ چھُو اورٕ یور نَژُن حظ تَمیُک تیٖل چھِ باقٕے خرچہٕ چھُ چلاوَن وول چھِ اَسہِ چھِ اورٕ یور چھِنہٕ حظ آسان مطلب چَکَر وَکَر ڈَلَس کَرُن

ہے تۄہہِ آسوٕ نا تَمہِ دۄہ کم تۄہہِ آسوٕ تَمہِ دۄہ کَم کَمنٕے دۄہَن پٮ۪ٹھ اَسہِ تہِ اَچھا ہفتَس پٮ۪ٹھ برابر تۄہہِ چھُو حظ برابر یُن ڈَل لیک سریٖنگر اَچھا روزان کَتہِ چھُو تُہۍ اَچھا تُہۍ چھُو بَڈگامہِ روزان حظ اَچھا تۄہہِ چھُو اَتہِ ڈَل وُچھُن وَلہٕ حظ وۅنۍ وُچھَو پتہٕ کوٗتاہ آسہِ تہٕ تُہۍ کٕژ حظ بٲژ کیٛاہ کیٛاہ چھُو تُہۍ مطلب

مرد چھِ ژور چایلڈٕ وایلڈٕ ما کانٛہہ شُر چھِنہٕ حظ کٔہیٖنٛۍ گوٚو تُہۍ چھُو بٔڈ بٔڈ فیملی ہا اَچھا گوٚو حظ ٹھیٖک سُہ وُچھَو سُہ حظ وُچھَو أسۍ تٔمی وِزِ تُہۍ وُچھِو حظ تَتہِ چھِ واریاہ وُنکٮ۪س مطلب ییٖتیاہ ہاوُس بوٹ چھِ یہِ جینوَن ریٹ آسہِ تی کَرٕ حظ بہٕ تہِ بَس بیٚیہِ چھِ حظ کیٚنٛہہ باقٕے حظ چھِ یِم تَتہِ مطلب کھٮ۪ن چٮ۪ن تۄہہِ اکھ جار اخراجات روزٕنَو یا باقٕے اورٕیور چیٖز وُچھنُک کانٛہہ نظارٕ آسہِ صُبحٲے آسہِ سَن سٮ۪ٹ آسہِ دَہَن آسہِ یہِ توہہِ وُچھُن آسٮ۪و تہِ وُچھَو أسۍ تٔمی وِز تُہۍ کٔرِو وِزِٹ کیٚنٛہہ چھُنہٕ بہٕ چھُس تٔتی حٲظر وَلہٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ اَسلامُ علیکُم